آ بالکل یِم لڑھایہِ جھگڑٕ چھِ نا آسان یِم گامَن منٛز تِم چھِ گۄڈنیٚتھٕے ٲں کَران تِم کٲم ٲں أسۍ چھِ اَنان زِٹھۍ یِم أسۍ پَننہِ خانٛدانکی چھِ آسان اَنٛکَل یا اَنہون نانا جی یا اَنہون ماما جی یا پۄپھا جی چھِ اَنان أسۍ پانہٕ وٲنۍ تہٕ پَتہٕ چھِ کَران أسۍ کٲم تِم اَنہوکھ بیٚہمو ٲکسٕے شٲے کِچنَس منٛز یا بیٹھکہِ منٛز کُنہِ شٲے اور پانہٕ وٲنۍ چھِ أسۍ کَران ؤنِو سا کیٛاہ دٔلیٖل گٔے یَتھ پٮ۪ٹھ اختلاف گوٚو یَتھ پٮ۪ٹھ ڈِسپیٛوٗٹ گوٚو زٔمیٖن کیٛاہ چھُ کیٛاہ نہٕ چھُنہٕ تَتھ چھِ أسۍ بالکل پَتہٕ تَمہِ حِسابٕے ٲں کَران تہٕ تور تِم چھِ گژھان کیٛاہ تِم چھِ حل کَران ٲں تِمٔے آ بلکل ییٚتہِ گوٚو اَکھ ریٖسیٚنٛٹلی اَکھ ڈِسپیٛوٗٹ اَکھ ٲں تہٕ پَتہٕ گٔے تَمہِ سۭتۍ کٲم ییٚتہِ ٲس کوٗر اَکھ أمِس اوسُکھ کوٚرُمُت بیٚیِس شٲے خانٛدَر تِمن گوٚو پانہٕ وٲنۍ ڈِسپیٛوٗٹ گھرَس منٛز تہٕ پَتہٕ گٔے کٲم پَتہٕ گٔے تِم یورٕ تِمَن تٔمۍ سُنٛد پتٕر وَغیرہ ٲسۍ پۄپھوٗ ٲسِس وغیرہ تِم گٔے تور تہٕ اور کوٚر تِمو یہِ حل کٔمِس ٲس غلطی کیٛاہ ٲس نہٕ تِمو وُچھ پانہٕ وٲنۍ سورُے کوٚرُکھ رِزالو ٹھیٖک